میون فیورِٹ جَنَر یُس چھُ زِ لِٹریچَر آٹِسٹ أسۍ کَران واریاہ زیادٕ کیٚلِگریٚفی چھِ بَناوان مےٚ چھِ ریٖسنٛٹلی پانٛژھ دہ کیٚلِگریٚفی بَنٲمٕتۍ یَتھ کہِ واریاہ یِم کہِ واریاہ فیمَس گٔیہِ اَکٕے جَنَرے چھُس نہٕ بہٕ پَران کینٛہہ أسۍ چھِ واریاہ زیادٕ بُکٕس ریٖڈ کَران بیٚیہِ چھِ اکھ کَتھ زِ اگرأسۍ اکٕے کَرو سُہ چھِ ریٚسٹ آف سُہ چھُ گَژھان پٔزۍ پٲٹھۍ تھکھ زِنٛدگی ہُنٛد چھِنہٕ کَران کٕہٕنۍ أسۍ چھِ اکہِ کھۄتہٕ زیادٕ بُکٕس پَران پَننہِ زِنٛدگی مَنٛز یہِ چھُ ضروٗری زِ زِنٛدگی مَنٛز کانٛہہ کِتاب پَرٕنۍ چھِ واریاہ زیادٕ اصل أکِس اِنسانَس خٲطرِ امہِ سۭتۍ چھُ أمس مایِنٛڈ تہِ رِفریٚش گَژھان پَنٕنۍ تعلیٖم تہِ بَڑان مےٚ چھُ واریاہ زیادٕ کِتابہٕ پَرِمَژٕ ریٖسیٚنٹَس مَنٛز ریٖسنٹ بُک چھِ میٲنِس یَتھ مَنٛز زِ مےٚ چھِ پٔرمٕژ ایٚن سی آر ٹی فِزِکس چھِ پٔرمٕژ کیٚمِسٹری چھِ پٔرمٕژ بَیالاجی چھِ پٔرمٕژ ریٖسنٹَس مَنٛز یَتھ مَنٛز کہِ اَسہِ واریاہ مُختلِف ٹوپِک چھِ پٔرۍ مٕتۍ واریاہ زیادٕ تعلیٖم حٲصل کٔرِتھ چھِ اِنسان پَتہٕ واریاہ زیادٕ نَظر بٔڑ کَران تعلیٖم حٲصل کَرٕنۍ چھِ پَننہِ زِندگی مَنٛز واریاہ ضروٗری اِنسان چھُنہٕ تعلیٖم وَغٲر کُنے چیٖزَس لٔگِتھ ہیٚکان فیورِٹ یہِ چھُ اَسہِ یِہٕے مَطلَب لِٹریچَر بُک پَرنہِ چھِ میانہِ میٲنۍ پَسَنٛد چھِ یِہے زٕ کِتاب پَرنہِ لِٹریچَر میوٗزِک آٹ چھُ واریاہ زیادٕ اکہِ کھۄتہٕ بہٕ چھُس کوٗشِش کَران زیادٕ سے زیادٕ دۄیَو کھۄتہٕ زیادٕ کِتاب پَرٕنۍ چھُس ہیٚکان پٔرِتھ یا اکہِ کھۄتہٕ زیادٕ چھُس پَران مَگَر کوٗشِش چھُس کَران بیٚیہِ زٕ ژور پَرہا یہِ چھُ واریاہ زیادٕ اَصل سانہِ زِندگی خٲطرِ بہٕ چھُس سارنِٮ۪ن اپیٖل کَران زِ تُہۍ کٔڑِو مَطلَب تُہۍ پٔرِو کِتاب پَنُن فیورِٹ کانٛہہ مَطلَب جَنَرس بَنٲیِو یہِ چھُ ضروٗری اِنسانَس یہِ چھُ واریاہ زیادٕ برونٛہہ أکِس اِنسانَس پَکناوان حَتا کہِ واریاہ ریٖسنٛٹ بُک چھِ لانٛچ تہِ گٔمژٕ یِم مےٚ پَرِ تہِ شیخُالعالمہٕ سٕنٛزٕ کِتاب چھےٚ چھِ گٔمٕژ ریٖسنٛٹلی چھِ گٔمٕژ ریٖسنٛٹلی واریاہ زیادٕ اِسلٲمی کِتاب چھِ گٔمٕژ ریٖسنٛٹلی مَطلَب پَبلِش یِم کہِ مےٚ ریٖسنٛٹلی پَرمَژٕ تہِ چھےٚ واریاہ زیادٕ تمو مَنٛز حٲصل کوٚر واریاہ واریاہ زیادٕ چھُ مَطلَب تِمو مَنٛزٕ ہیٚکو ؤنِتھ زِ تمو مَنٛز چھِ واریاہ زیادٕ تعلیٖم اِنسان حٲصل کَران واریاہ زیادٕ چھُ اِنسان ہیٚچھان یِنہٕ اِنسانَس پاے آسہِ تہِ چھُ اِنسان ہیٚچھان یہِ چھُ ضروٗری اِنسان سٕنٛدِ زِنٛدگی مَنٛز یہِ مَطلَب أمِس چھُ وٕچھُن بہٕ کَتہِ چھُس بہٕ چھُسا آبہٕ ہیٚور آبہٕ بۄن مَطلَب مےٚ چھِ پَنٕنۍ نولیج چٮ۪ک کَرٕنۍ نولیج بَڑنہٕ خٲطرٕ چھِ أمِس پیٚوان کِتاب پَرٕنۍ اکھ پَنُن فیورِٹ جانَر بَناوُن ییٚمہِ سۭتۍ کہِ یہِ پَنُن مایِنٛڈ ہیٚکہِ بَڑٲیِتھ اِلابریٹ کٔرِتھ أمِس گَژھِ مایِنٛڈ رِفریٚش فیورِٹ جَنرس بَننہِ سۭتۍ بَڑن أمِس زیادٕ زیادٕ شوکھ کَرٕ یہِ اکھ کِتاب آسہِ پَران یہِ پَرِ زِ اَگر نہٕ یہِ کِہیٖنۍ آسہِ پَران چھُ امہِ سُنٛد زِندگی ہُنٛد مَقصَدٕے نہٕ کانٛہہ مَطلَب أمس چھُ زِندگی پَنٕنۍ تیٚلہِ رُکِتھ ریٚسٹَس پیٹھ ہیٚکو ؤنِتھ یہِ کِتاب اکھ پَرِ اکہِ کھۄتہٕ زیادٕ ہیٚکہِ آز پَرِ اکھ پَگاہ ہیٚکہِ یہِ زٕ پٔرِتھ ترٛےٚ پٔرِتھ اِتھٕے پٲٹھۍ چھُ پَتہٕ اِنسان نَظَر گُزَر تھاوان کِتاب مہَ چھےٚ کانٛہہ پَبلِش گٔمٕژ بہٕ مہَ اَنہٕ بہِ مہَ پَرٕ یہِ مےٚ مہَ یَپٲرۍ بہٕ چھُس أتھۍ سۭتۍ زیادٕ کٲم کَران یِم چھِ میٲنۍ زِندگی ہٕنٛدۍ فیورِٹ جَنرِس بَنیمٕتۍ مےٚ چھُ ضروٗری یِمَن سۭتۍ کٲم کَرٕنۍ یَتھ جانرِ مَنٛز چھِ مےٚ یِمے ریٖسنٛٹلی پَرِمَژٕ کَمٕے کال گوٚو ایٚن سی آر ٹی چھِ پٔرمٕژ بیٚیہِ تہِ زٕ ژور کِتابہٕ چھِ ریٖسنٛٹلی پَرِمَژٕ یِمو سۭتۍ کہِ واریاہ مےٚ ہیوٚچھ زِنٛدگی مَنٛز واریاہ ضروٗرَتھ چھِ پَران پَران یِمو نِش چھِ مےٚ واریاہ زیادٕ چیٖز تہِ ہیٚچھمٕتۍ یہِ چھِ گُزٲرِش سارنٕے زِ کِتاب تعلیٖم حٲصل کَرٕنۍ چھِ زِنٛدگی مَنٛز واریاہ زیادٕ ضروٗری بیٚیہِ چھُ اِنسان امہِ سۭتۍ سٕٹرس نِش بَچان ایٚنزایٹی نِش بَچان ییٚلہِ اِنسان کُنہِ کامہِ سۭتۍ لَگہِ سُہ چھُنہ بُرٕ خَیال تٔمۍ سٕنٛدِس دٮ۪ماغَس مَنٛز پٲدٕ گَژھان اَصل اَصل خَیال یِن تٔمۍ سٕنٛدِس دٮ۪ماغَس مَنٛز